آ مےٚ مَنٛز چھِ اکھ بہتریٖن سکل تہٕ اکھ بہتریٖن خوٗبی یہِ زِ بہٕ اوسُس تَقریبن نٔیمہِ جَمٲژ تام پینٛٹِنٛگ بَناوان شَکلہٕ بَناوان تَصویٖر بَناوان سکیٚچ بناوان تہٕ تَقریبن نٔیمہِ جَمٲژ تام اوسُس بہٕ بَناوان یِم شَکلہٕ وَکلہٕ تہٕ نٔیمہٕ جمٲژ پَتہٕ کوٚر مےٚ یِہوے ٹیلینٹ یِہٕے سکل یِہوے اکھ کَمال بیٚکِس شَکلہِ مَنٛز چینٛج یُس یہِ کَمال چھُ یہِ اوٚن مےٚ پینٛٹِنٛگ پیٹھٕ سکیٚچو پیٹھٕ پھلور پلینِنٛگ تام تہٕ آز چھُس بہٕ کَران نایِنتھٕ پَتہٕ لٲجۍ مےٚ فلور پلانِنٛگ کَرٕنۍ بہٕ اوسُس مَکانَن ہٕنٛدۍ نَقشہٕ بَناوان مَکانَن ہٕنٛدۍ نَقشہٕ بَناوان بَناوان مَکانَن ہٕنٛز ڈِزاینِنٛگ کَران مَکانَن ہٕنٛز اِنٹیٖریر ڈِزاینِنٛگ کَران تِم نَقشہِ بَناوان زیادٕ زیادٕ نَقشہٕ بَناوان تہٕ تِم نَقشہٕ یِم أکِس مَکانَس خوٗبصورت بَناوان تہٕ تمہِ باپَتھ ڈِزاینِنٛگ کَران یۄس اِنٹیٖریر ڈِزاینِنٛگ چھِ تہٕ تہٕ سُہ کوٚر مےٚ سۄ سکل کٔر مےٚ پینٛٹِنٛگ پیٹھٕ چینٛج فلور پلینِنٛگ تام یِہے چھِ میٲنٛۍ بہتریٖن سکل یۄس مےٚ وٕنکیٚس تہِ موٗجود وٕنکیٚس تہِ چھُس بہٕ واریاہ یِم مَکانَن ہُند نَقشہٕ بَناوان مےٚ چھِ بَنٲے مٕتۍ تَقریٖبن تقریٖبن بہہ تٕرٛواہ مَکانَن ہٕنٛدۍ نَقشہٕ یِم بہتریٖن چھِ مگر تِہُنٛد یُس ڈِزاین تِہُنٛز یُس کیاہ چھِ وَنان ڈیٚموگرٲفی سۄ چھِ کٔشیٖرِ ہٕندٮ۪ن مَکانن ہٕنٛدۍ پٲٹھۍ تہٕ یِہٕے چھِ میٲنٛۍ اکھ سکل یۄس مےٚ وٕنکیٚس موٗجوٗد چھےٚ مےٚ مَنٛز موٗجوٗد چھےٚ